اٮ۪کشَن کَمپٕلین اٮ۪باوُٹ سٕٹَک پیمٮ۪نٛٹٕس یوٗ پٕلیس این آرڈر بَٹ دَ پیمٮ۪نٛٹ گاٹ سٕٹَک آر فیلٕڈ ڈیوٗ ٹُہ سَم اِشوٗز یوٗ کَنٹٮ۪کٹ دَ سٮ۪لَر اینٛڈ دَ پیمٮ۪نٛٹ گٮ۪ٹ اِفٮ۪کٹ کَمپٕلین رُکٮ۪سٹ رٮ۪زَلیوٗشَن مےٚ کَرییو آرڈَر مےٚ کَرے آرڈَر اَکھ پرٛوٚڈَکٹ آن لاین مگر سُہ اوس فیک ییٚمۍ تھرٛوٗ مےٚ آن لایِن پرٛوٚڈَکٹ آرڈَر کَریو مےٚ کَرے تِمَن کَمپٕلینٛٹ رِفنٛڈ خٲطرٕ تِم سٲرٕے پرٛاسٮ۪س گژھان گژھان ووت اینٛڈَس پٮ۪ٹھ تہٕ چون پیمٮ۪نٛٹ ہَسا گوٚو سَکسَسفُل سُہ ہسا واتہِ وِدِن ٹۄنٹی فور ؤرکِنٛگ اَوٲرٕس تہٕ پانٛژھ شےٚ دۄہ مگر رِفنٛڈ ہسا آے نہٕ کِہیٖنۍ تہٕ اگر نَہ سا یَتھ رِفَنٛڈ گوٚو واپَس بہٕ ہَسا کَرٕ اَتھ کَمپٕلینٛٹ کنزیوٗمَر کوٹ سُہ نہ سا ہٮ۪کہٕ نہٕ باقٕے کیٚنٛہہ فٔردَر پرٛاسٮ۪س کٔرِتھ